اہن سا آ گُر ہسا چھِ أسۍ گرِ رچھان رچھنہٕ پتہٕ چھِ أسۍ گُرۍ سوٲرۍ کران ییٚلہِ یہِ ژُپنٛج چھُ تُلان اتی چھُ باسن کہِ أسۍ چھٕ کُنہِ منٛزۍلس واتو أسۍ اتھ پٮ۪ٹھ اگر انسان پایدٔلۍ نیرِ کُنہِ منٛزۍلس تٔمِس ہسا ییہِ زیادٕ تھکاوٹھ تہِ سُہ ہسا تھکہِ کمزوری تہِ ییہِ پتہٕ اگر سُہ اتھ باوجوٗد گُرِس کھژِ اکھ لگہِ تٔمِس ٹایِم تہِ مُختصر کم بییٚہِ ہسا واتہِ سُہ منٛزلس تہِ بییٚہِ ہسا چھِ گژھان ٹایم پاس تہِ اپٲری ٹایم تہِ چھُ نیران گُر ییٚلہِ دون چھُ آسان اکھ فوکس اگر سُہ کُنہِ جایہِ تٔمِس واتنٕچ چاہت چھِ آسان سُہ چھُ فو کنسنٹریشن کران پننِس گولس پٮ۪ٹھ مےٚ کوٚتن چھُ واتُن اسی لیے چھُ سُہ ٹھیٖکھ بہتر روزان یہِ گُر چھُ یہِ چھن أسۍ عمومن گرِ رچھان یہِ چھُ لگ بگ لگ بگ اسہِ سارِنٕے گرِ آسان تہٕ اسہِ ہسا چھِ ایٚکٕسپیرینس امیِچ کہِ أسۍ چھِ گُرٮ۪ن سوٲرۍ تہِ کران تہٕ امہِ سۭتۍ چھِ أسۍ ٹھیٖکھ تہِ روزان خوٗن تہِ چھُ گُرۍ سوارِ پٮ۪ٹھ دورٕ کرن اورٕ یورٕ تہٕ بییٚہِ ہسا چھُ یہِ پرٮ۪تھ کُنہِ زنٛدگی منٛز چھُ یہِ ضروٗری کہِ أسۍ گژھہِ گُرۍ سوٲر تہِ کرٕنۍ منٛز منٛز گژھو أسۍ گُرۍ سوٲریٚا وُرۍ سوٲریٚا تہِ کرٕنۍ